سون یُس مذہب چھِ سُہ چھِ مذہب یُس چھِ سُہ چھِ اِسلام سانہِ یِم علاقٕکۍ چھِ ماشاءاللہ چھِ تِم سٲری مُسلمان تِم چھِ پانٛژھ وقت نٮ۪ماز پَران قُران چھِ پَران بیٚیہِ چھِ یِوان سانہِ علاقہٕ کِنۍ یِم دارُالعلوٗم کھُلاونہٕ یَتھ منٛز شُرۍ چھِ یِوان پَرناونُک تِمَن چھِ یِوان قُران پَرناونہٕ صرف چھِنہٕ یِوان لَکٹی شُری یٲتۍ پَرناونہٕ بٔڈۍ تہِ چھِ یِوان گژھَن تَتھ تِم تہِ چھِ پَران زَنہِ تہِ چھِ پَران بَس یہِ یُس یہِ اِسلام چھِ مان ژٕ یہِ چھِ اَسہِ حضرتِ محمد صَلی اللہُ علیہِ وَسَلَم تٔمۍ سُںٛد یُس وَتھُن بِہُن اوس سُہ چھِ اَسہِ ہیٚچھناوان تِم کِتھ کٔنۍ ٲسۍ پَکان تِم کیٛاہ ٲسۍ کَران سۄ چھِ یہِ چھِ اَسہِ خۄدا صٲبَس تھوِ خۄدا صٲبَس حظ تھَوان رَلٲیِتھ مان ژٕ تٔمِس سۭتۍ مِلاوان بیٚیہِ یُس یہِ اِسلام چھُ یہِ چھُ مان ژٕ اَتھ منٛز چھِنہٕ کانٛہہ تہِ لَکُٹ بوٚڑ غریٖب یِوان مان ژٕ تِمن منٛز یِوان فرق کَرنہٕ کینٛہہ اَتھ منٛز چھِ یِوان سٲری مان ژٕ اَکٕے ذات ماننہٕ سیم ماننہٕ بَس یہِ سون مذہب چھِنہٕ وَنان کہِ مان ژٕ ہُہ چھِ یہِ مذہب یہِ چھِ یہِ مذہب اَتھ منٛز چھِ یِوان مان ژٕ یہِ چھِ اَسہِ ہیٚچھناوان کہِ پرٛٮ۪تھ کٲنٛسہِ کٔرِو مَدَد یا سُہ ٲسۍ تن کانٛہہ ریٚلِجَس اَتھ منٛز چھِنہٕ یِوان یہِ مَن کہِ أسۍ یِم مسلمان چھِ تِمنٕے یوت کٔرِو تُہۍ ہیٚلٕپ أسۍ چھِ اَتھ منٛز چھِ یِوان مان ژٕ ساروٕیَن کَران مان ژٕ یَکجہ ہِش نا کہِ ساروٮ۪ن کٔرِو تُہۍ مَدد یہِ قُران قُران چھِ آسان